اَتھ کوسچنس سوالَس اَگر بہٕ کَتھ کرٕ تہٕ مےٚ چھُ باسان کہِ بارامولہ ڈِسٹرکٹس منٛز چھُ مطلب یہِ سون یُس یہِ ایریا چھُ یہ چھُ واریاہ زیادٕ خوٗبصوٗرت تہٕ واریاہ زیادٕ بہتریٖن تہٕ ییٚتہِ چھِ واریاہ جاے یِم مےٚ گۄڈٕنیتھٕے وَنہِ تِمن بارَن منٛز تہٕ یِم ٹوٗرِسٹ ہیٚکَن گژھِتھ تہٕ البتہٕ وۄنۍ اَگر میوٚن یہِ تۄہہ بہٕ چھَس یَژھان مےٚ چھُ باسان کہِ مَگر یم باقٕے ڈِسٹرکٹ چھِ کٔشیٖر ہِنٛدۍ تِمو کھۄتہٕ یُس بارامولہ ڈِسٹرکٹ چھُ یہِ چھُ زیادٕ گندٕ روزان تہٕ منسپُل کٔمِٹی چھُنہٕ تِتھ کَنتھ صاف تھاوان کِہینٛۍ چاہے سُہ جہلِم آسہِ اَگر أسۍ وُچھو جہلِم یُس سورُس چھُ سُہ چھُ کیُتھ صاف آب چھُ تَتہِ پٮ۪ٹھ وَسان مَگر پَتہِ کوٗتاہ گندٕ چھُ سُہ گژھان تِکیازِ سٲرٕے ژوٚٹھ وۄٹھ چھُ تٔتھِۍ منٛز یِوان تراونہٕ تہٕ مےٚ چھُ باسان کہِ سُہ صاف کرُن یا أندۍ پوٚک تھاوُن صاف چھُ واریاہ زیادٕ بہتیریٖن یِتھٲے کٔنۍ چھُ کیٚنٛہہ تِم جایہِ یِموٕے ان ایٚکٕسپٕلوڈ چھِ یِم نہٕ ایٚکٕسپٕلورٕے چھِ کرمَژ لُکو مطلب لوکل لُکھ چھا گژھان تور مَگر ٹوٗرِسٹ چھُنہٕ گژھان کہینۍ اَگر تِم کرو أسۍ بہتریٖن تہٕ ٹھیٖک اَگر أسۍ وُچھو یِم تہِ ٹوٗرِسٹ چھُ یِوان اَگر بہٕ جینرلَس منٛز کَتھ کرٕ مان ژٕ نار بل نار بل تانۍ چھُ مےٚ باسان ٹوٗرِسٹ آسان مطلب گُلمَرٕگ اَپٲرۍ کِنۍ ہُپٲرۍ یَپٲرۍ تہٕ ناربل یور چھُنہٕ مےٚ باسان ٹوٗرِسٹ یِوٲنی ناربل یور چھِ یٖژھ جایہِ اَصٕل تہٕ یِم خوٗبصوٗرت چھِ تِم نیچُرل جاے یِمن لُکھ گژھن ضروٗر گژھِنۍ ٹوٗرِسٹ خاص کر گژھن ضروٗر گژھِنۍ مَگر ناربل یور چھُنہٕ روڈ تہِ تتھ کٔنۍ کِہینۍ بارامولہ ڈِسٹرکٹس منٛز پَزِگژھِ یِمن روڈ کرٕنۍ بِالکُل ٹھیٖک روڈ چھُ گژھان اَگر روڈ آسن ٹھیٖک تِم جایہِ یِم نہٕ اِنسان وُنہِ ووٚتمُتٕۍ چھُ تپٲر تہِ ہیٚکہِ گژھِتھ مطلب اوڈی چھ یا باقٕے چیٖز چھُ باقٕے جایہِ چھُ یورٕ گژھُن فِلحال چھُ نہ روڈ نہ چھِ صفٲیی کَرٕنۍ اَگر یِم کرن یِمن چیٖزَن پٮ۪ٹھ کٲم یِتھٕے کٔنۍ یتھ کٔنۍ شہرن مِثال کے طور پر کۭتَیہ تِم چیٖز چھِکھ لگٲمٕتۍ مِثال کے طور پر سُمارٹ سِٹی چھُکھ سُہ بَنٲومٕژ تتہٕ کۭتہہ چیز بَنٲیِکھ یا لگٲوِکھ لُکھ چھِ گژھان ایٚٹریکٹ سُے ترقی اَگر یتہِ کرن مےٚ باسان باقین ڈِسٹرکٹن منٛز تہٕ یِم تہِ بَنن ایٹریکٹ